سٲنِس کشمیٖرس منٛز چھِ واریاہ تمہٕ تہوار ونکٮ۪نس اسہِ یتہِ سٲنۍ یِم آرٹِسٹ یعنے کہِ سٲنۍ کلاکار یِم چھِ تِم چھِ پنُن ہنر ہاوان پتہِ کیٛاہ چھِ تِم کٲم کران یُس تِمن تِہنٛد چاہن وٲلۍ چھِ اسان تِم چھِ تِمن برونٛہہ کُن یوان یا آرگناٮیزیشنہٕ وھِ تِم بانوان اگر بہٕ تۄہہِ گۄڈنٮ۪تھے ؤنو کہِ یتھ پٲٹھۍ تۄہہِ پتہ آسٮ۪و سٲلِمن کہِ ٹوٗلِپ فٮ۪سٹول چھُ یتہِ سرینگرس منٛز آسان یہ کیٚاہ چھُ آسان یہ چھُ سپرِنگس منٛز یتہِ روزان تہٕ امیک مقصد کیٛاہ چھُ آسان یہ چھُ ٹیولِپ گاڈن یُس ونکٮ۪نس سرینگرس منٛز چھُ تتی چھُ یہ گژھان تتہِ یٚاہ چھِ گژھان کٲم تتہِ چھِ یِم آرٹ یِم آرٹسٹ سٲلِم تور یِوان تِم چھِ پنُن ہنٛر ہاوان پٮ۪نٹِنگ چھِ تِم تور انان پنٕنۍ یا تم فوٹوگرافی چھِ تور انان یا کرافٹ ٲسِن پیپرماشی ٲسِن باقی چیٖز ٲسِن نمدٕ ٲسِن تِم چھِ تور انان تتہِ چھِ نہٕ صرف کشیٖرِ ہنٛد یا جمو اٮ۪نڈ کشمیٖر یا انڈیہکی یٲت ٹورسٹ یوان بلکہِ بہٕ ون کہ انٹرنٮ۪شنل ٹورسٹ چھِ تور یوان تِم چھِ وچھان یِم کٲشر چھِ یہنٛد آرٹ کیتھ چھُ یِمن کیاہ چھُ ہنٛر یِمو کوٗتاہ چھُ محبت اتھ آسان یس یِمو پروڈکٹ چھُ اسان بنومت اتھ منٛز کوٗتا محبت چھُ آسان تِمو لڑومُت تہٕ امہِ سۭتۍ چھُ واریاہ فٲٮ۪دٕ ملان توٗتاہ کراوڈ چھُ امہِ دۄہ ییٚتہِ ٹٮ۪ولِپ گارڈنس کہ أسۍ ہٮ۪کو نہٕ تیوٗتاہ تہِ بیان کرتھ کہینۍ امہِ پتہِ اگر أسۍ وچھو کرگل تہٕ لداخ آرٹ فٮ۪سٹول چھُ اکھ آسان یہ اگر توہہ بہٕ ؤنو کہِ یہ چھُ اسان لداخچ اکھ آرگناٮ۪زیشن آسان تِم چھِ یہ کران ہٮ۪لڈٕ تمہِ سۭتۍ کیٛاہ چھُ گژھان یُس لداخ چھُ یِم چھِ اتِچ خوبصورتی ہاوان اتہِ چھِ ونان یِم کہِ کیٚاہ حساب چھُ یتہِ لداخس منٛز اتِک یِم لوکل یِم کلاکار چھِ اسان یا اوٚر ون بہِ کہِ نٮ۪برم آرٹِسٹ چھِ یوان نٮ۪برم کلاکار چھِ اور یِوان وٕچھِنہِ اہنٛز کالاکٲری یا ٹورسٹ چھِ یِوان سُہ ٲسِن لوکل یا سُہ ٲسِن اِنٹرنٮ۪شنل دۄنوے چھِ اور وِزِٹ کران تہٕ تِمن چھِ اتہِ واریاہ مزٕ یِوان اور وٕچھنس امہِ پتہٕ اگر أسۍ وٕچھُو بیاکھ اکھ چھُ یتھ پٲٹھۍ تۄہہِ آسٮ۪و بوٗزمُت یُس کشمیٖرُک چھُ ورلڈ فلم فٮ۪سٹول تہِ چھُ مےٚ ریٖسنٹلی بوٗز مےٚ اتھ متعلِق یہ تہِ چھُ تہِ چھُ آسان یتہِ فلِم چھِ یتہِ آسان اتھ منٛز چھُ آسان آرٹ تہِ ہنٛر چھِ ہاوان یا فوٹوگرافی چھِ گژھان اتھ منٛز گوو یہ تہِ چھُ اکھ اصل یتکٮ۪ن یِمن کلاکار چھِ یمن چھُ فٲٮ۪دٕ ملان کہ پنُن یُس فروفِشن چھُ سُہ فروفِشن چھُ سُہ برونٛہہ کُن پکناونس لوکل یُس اور وِزٹ کران تہٕ نٮ۪برِم ٹورسٹ تہِ چھِ وزِٹ کران واریاہ مزٕ چھُ یِوان تِمن کیٚاہ چھِ اتھ ونان یہ وٕچھنس منٛز کہِ کیٚاہ یِم کٲشر چھِ یِمن کیُتھ چھُ ہنٛر پانس اندر تہ بییٚہ اگر أسۍ وٕچھو سرینگرس منٛز تہِ چھُ آرٹ کلچر فٮ۪سٹول آسان یہ تہِ چھُ واریاہ بوٚڈ اکھ فٮ۪سٹول یہ چھُ گژھان سرینگرسے منٛز روزان یہ تہٕ واریاہ بوٚڈ اکھ چھِ یہ اتٮ۪تھ تہِ چھُ ٹٮ۪ورسٹ سٲلم چھِ ٹورسٹ یِم تہِ انڈیہک ٹورسٹ چھِ تِم چھِ جمع گژھان اتھ منٛز چھِ آسان یِم تم کٮ۪مپ چھِ اسان ورکشاپ چھِ آسان یا ڈِسکشن چھِ اتھ پٮ۪ٹھ گژھان واریاہ اصل چیٖز چھِ اتہِ اتہِ چھِ اکٮ۪ڈمی اکھ یِوان تِم چھِ کران اتھ پٮ۪ٹھ ڈسکس گوو یِم یِم چیٖز چھِ بییٚہ کیٚاہ ونو أسۍ آرٹسٹن خٲطرٕ کیٚاہ کرو أسۍ اصل یِم وۄن آرٹِسٹ چھِ تِمن پٔزن یِم انسٹِچوٹ چھِ ادارٕ چھِ یِم سوسایٹی چھِ کشمیٖرس منٛز یِمن پٔزٕ تِمن سۭتۍ جُڑُن تہٕ تِمن پٔزٕ یکوٹی یہ کٲم کرٕنۍ یا یُس ٹٮ۪ورِزم ڈپارٹمٮ۪نٹ چھُ یتہِ جے اٮ۪نڈ کے ٹورٮ۪زم ڈیپارٹمٮ۪نٹ چھُ تِمن سۭتۍ پٔزٕ تَمن جُڑُن یا تِمن سُہ پرموٹ کرُن